وعلیکُم السلام وَ رحمتہُ اللہ الحمدُ اللہ تُہۍ چھُو حظ ٹھیٖک اَہَن حظ آ تُہۍ کَم حظ چھُو اَہَن حظ آ کٔرِو حُکُم اَہَن حظ آ بِلکُل اِسلامَس منٛز چھِ مُختَلِف سَز گۅنہَن مُختَلِف سزا حظ ژوٗرِ متعلق یُس چھُ قۅرانَس منٛز اَسہِ گۄڈٕنٮ۪تھٕے چھِ أمِس ییٚمہِ ساتہٕ أمِس روٗح گَژھان چھِ قبض یہِ چھُنہٕ أمِس سہل سہل قبض یِوان کرنہٕ حظ أمِس چھِ گوٚو اَکھ عذاب تَمہِ ساتہٕ دوٚیِم عذاب چھُ اگر شعریتی طور أسۍ وُچھَو اگر اِسلٲمی حکوٗمَت آسہِ مُلکَس اَنٛدَر أمِس چھِ اَتھٕ ژَٹٕنۍ حظ بِلکُل حظ اہَن حظ آ بِلکُل

آ بِلکُل حظ بِلکُل بِلکُل اَہَن حظ آ بِل بِلکُل یِم باقٕے ہۄتھ سۭتۍ تِتھٕے کٔنۍ چھِ اَتھ تہِ حظ وۅنۍ تھوڑا بہت چھِ زیادٕ آسہِ ہُمِس تہٕ البتہ سزا چھُ کُنٕے حظ